ہیٚلو اسلام علیکُم آ ٹھیٖک چھِو حظ آ بُک سیلر چھِوا آ بہٕ چھُس پرنسپٕل کران سکوٗلُک کَتھ حظ آ اَسہِ چھُ سکوٗلَس رول حظ لگ بھگ پانٛژھ ہَتھ شُرۍ ایٚپرٛاکزِمیٹلی پٲنٛژھ ہَتھ اَسہِ حظ ٲسۍ بَکہٕ ضروٗرت آ مےٚ ؤنۍتو بِلکُل حظ بِلکُل بِلکُل بِلکُل مےٚ ؤنۍتو حظ مےٚ ؤنۍتو حظ یہِ تۄہہِ کۭژاہ پَبلِکیشنہٕ چھَوٕ اَتہِ ایویلیبٕل ٹھیٖک حظ ٹھیٖک حظ

مےٚ باسان لایِٹ تہٕ بیٚیہِ یہِ سی گُل گژھِ مطلب آ بِلکُل بِلکُل بِلکُل بِلکُل بیٚیہِ اَمہِ وَرٲے کیٛاہ چھُو تۄہہِ آ بِلکُل بِلکُل اَسہِ حظ چھِ اَتہِ پانٛژھ ہَتھ سیٹ ضروٗرت مےٚ ؤنۍتو پیپر کالٹی چھا ٹھیٖک تۄہہِ چلو چلو اچھا ٹھیٖک چھُ کیٚنٛہہ نہَ حظ پَرواے بیٚیہِ ڈایہِ گرام کالٹی بیٚیہِ مِس پرنٛٹ گژھِ نہٕ آسُن باقٕے

آ بِلکُل بِلکُل اچھا آ اَسہِ چھُ سی بی ایس سی بیسٕڈے چلان تہٕ اَسہِ گژھِ بہتر سی بی ایس سی آ بہٕ کرٕ سر تۄہہِ حظ کَنٹیکٹ اَسہِ کر گژھَن یِم ایویلیبٕل ٹھیٖک چھُو حظ ٹھیٖک چھُو حظ اَسہِ چھِ لگ بھگ حظ پانٛژھ ہَتھ سیٹ ضروٗرت ٹھیٖک چھَ حظ چلو ٹھیٖک چھُ حظ بہٕ واتہٕ اوٗرۍ تُہۍ کٔرِو مےٚ ایٚڈرَس واٹٔس اَپ بہٕ واتہٕ اوٗرۍ ٹھیٖک چھُ حظ اَدٕ حظ اَدٕ حظ اسلام علیکُم